اَسَلامُ علیکُم بہٕ حظ چھَس بِلقِس یُس حظ میون فیورِٹ سیٖزَن چھُ سُہ حظ چھُ وَنٛدٕ مےٚ حظ چھُ وَنٛدٕ گژھان واریاہ زیادٕ خوش کیٛازِکہِ وَنٛدٕ حظ چھِ وَنٛدَس منٛز چھُ چھُ مَزٕ یِوان بیٚیہِ حظ چھِ وَنٛدَس منٛز زیادٕ بِہِتھ آسان بیٚیہِ حظ چھِ گَرکٮ۪ن منٛز حظ چھِ واریاہ زیادٕ ٹایِم أسۍ بِتاوان تَوَے حظ چھِ مےٚ وَنٛدٕ گژھان خوش کیٛازکہِ مےٚ حظ چھِ وَنٛدٕ اَمہِ موٗجوٗب گژھان خوش کیٛازکہِ وَنٛدَس منٛز حظ چھِ أسۍ گَرے بیٚہوان نَہ حظ چھِ زیادٕ کٲم پٮ۪وان زیادٕ کامہِ نِش نہٕ حظ چھِ بَچان بیٚیہِ حظ چھِ وَنٛدَس مَنٛز مَزٕ یِوان گَرکٮ۪ن سۭتۍ اٮ۪نجاے چھِ کَران أسۍ حظ چھِ وَنٛدَس مَنٛز واریاہ زیادٕ اٮ۪نجاے کَران نانۍ بٕڈبَب حظ چھِ سۭتۍ آسان بیٚیہِ حظ چھِ گَرِ أنٛدرٕ کَنۍتھی بیٚہوان زیادٕ نٮ۪بَر حظ چھِنہٕ نیران کِہیٖنۍ بیٚیہِ حظ چھِ أسۍ ییٚتہِ شالہٕ کٲم کَران یِم سٲنِس ایریاہَس منٛز چھِ أسۍ شالہٕ کٲم کَران پھَردٕ کٲم کَران پَتہٕ حظ چھِ أسۍ آسان تٔتھی بِہِت پتہٕ حظ چھِ آسان یِم حظ سٲنۍ نانۍ بٕڈبَب چھِ تِم حظ چھِ اَسہِ دٔلیٖل آسان وَنان بیٚیہِ حظ چھِ أسۍ یہِ یِم مطلب پرٛٲنۍ بیٚیہِ حظ چھِ أسۍ سَمَوار چاے تِمَن دۄہَن بَناوان أسۍ حظ چھِ دانٛمبرِس ۂر زالان وَنٛدَس منٛز تَوَے چھِ مَزٕ یِوان بیٚیہِ حظ چھِ أسۍ کانٛگرِ تَپان کانٛگرِ حظ چھِ تَپان لۄکٕٹۍ بٔڑۍ حظ چھِ گَرے آسان بیٚیہِ حظ چھَنہٕ اَسہِ پٮ۪وان تِمَن دۄہن ییٚکیٛاہ یہِ گَرِ نٮ۪بَر تہِ نہٕ نیرُن کِہیٖنۍ زیادٕ بیٚیہِ حظ چھِنہٕ پٮ۪وان اَسہِ کالیج تہِ نَہ یا یونیورسٹی تہِ نَہ زیادٕ گژھُن کِہیٖنۍ تہِ نَہ بیٚیہِ حظ پٮ۪وان اَسہِ سُکوٗل تہِ نَہ زیادٕ گژھُن کِہیٖنۍ تہِ نَہ تَوَے حظ چھِ اَسۍ گَرِ یِوان مَزٕ بیٚیہِ حظ چھِ گَرِ مطلب اَکھ حظ چھِ گَرکٮ۪ن سۭتۍ أسۍ ٹایِم دِوان وقت دِوان بیٚیہِ وقت دِوان بیٚیہِ حظ چھِ أسۍ بیٚیہِ حظ چھِ أسۍ گَرے پَران تہٕ کوچِنٛگ تہٕ پانَے کَران آن لایِن بیٚیہِ حظ چھِ أسۍ بیٚیہِ حظ چھِ گَرکٮ۪ن منٛز مَزٕ یِوان بیٚہنَس کَرنَس ییٚکیٛاہ واریاہ زیادٕ مَزٕ حظ چھِ یِوان بیٚیہِ حظ چھِ أسۍ وَنٛدَس منٛز ییٚکیٛاہ یہِ کانٛگٕر حظ چھِ تَپان بیٚیہِ حظ چھِ سَمَوار بیٚیہِ حظ چھِ أسۍ دانٛمبرِس پٮ۪ٹھٕے رَنان کَران میٛٲنۍ موج حظ بیٚیہِ یہِ نانۍ ٲس تِم حظ چھِ دانٛمبرِس پٮ۪ٹھٕے رَنان کَران وَنٛدَس حظ چھِ اَسہِ واریاہ زیادٕ مَزٕ یِوان گَرِ أکۍسٕے جایہِ دربار کَرنَس بیٚیہِ حظ چھِ أسۍ وَنٛدَس منٛز پھٮ۪رَن لاگان پھٮ۪رَن پھٮ۪رَن واریاہ واریاہ أسۍ حظ چھِ واریاہ پَلو لاگان جٮ۪کٮ۪ٹ لاگان واریاہ پَلو یُس حظ اگر اَسہِ زیادٕ وَنٛدَس منٛز کانٛہہ نٮ۪بَر نیرِ بُزَرٕگ نیرِ تٔمِس حظ چھِ حَرکَت گژھان یا لۄکُٹ نیرِ تٔمِس حظ چھِ حرکَت گژھان تَوَے حظ چھِ پٮ۪وان زیادٕ أنٛدرٕ کَنۍ تھاوٕنۍ مَگر وَنٛدَس حظ چھُ مےٚ واریاہ زیادٕ مَزٕ یِوان کیٛازِکہِ تَتھ منٛز حظ چھِ شیٖن پٮ۪وان پَتہٕ حظ چھِ چِلَے کَلان یِوان پَتہٕ حظ چھِ أسۍ سُہ شیٖن حظ چھِ أسۍ پِشُل کَران کُنہِ جایہِ پَتہٕ حظ چھِ أسۍ تَتھ گژھان سَوٲرۍ چیٚنۍ یا أسۍ حظ چھِ گژھان کُنہِ ساتہٕ گُلمرگ تہِ حظ چھِ أسۍ گژھان سِکی کَرنہِ تَتھ حظ چھُ واریاہ زیادٕ مَزٕ یِوان أسۍ تَوَے حظ چھِ مےٚ تَوے چھِ مےٚ یہِ وَنٛدٕ گژھان خوش مےٚ حظ چھِ تَوَے وَنٛدٕ فیورِٹ ییٚکیٛاہ یہِ بیٚیہِ حظ چھِ تَوَے بیٚیہِ لایِک کَران کیٛازکہِ اَتھ مَنٛز حظ چھُ واریاہ زیادٕ مَزٕ یِوان اَسہِ أکۍسٕے جایہِ بیٚہنَس کَرنَس